کٔشیٖرِ مَنٛز جموں کَشمیٖرَس مَنٛز اَگَر وٕچھو گورمینٹ یِمَن کَمپَنِیَن یِمَن ایٚنٹرپرایزَن چَلاوان چھِ تِم چھِنہٕ زیادٕ تہِ چھِنہٕ کینٛہہ وۄنۍ گوٚو کٔشیٖرِ مَنٛز چھُ زیادٕ گارمینٛٹکُے اَگَر ییٚتیُک روڈ وٕچھو یا ریلوے وٕچھو یا جَل شَکتی آب پاورُک واورُک وٕچھو یا آبُک وابُک وٕچھو پاورُک وٕچھو یا ٹرانَسپوٹ وانَسپوٹ یہِ چھُ ٹرانَسپوٹَس مَنٛز چھُ نہٕ تیوٗت کینٛہہ وۄنۍ گوٚو ایٚنَرجی ویٚنَرجی یُس چھُ تَتھ مَنٛز چھِ یا سلک فیٚکٹریٖز چھِ واریاہ ٹیٚکسٹایلٕزَس مَنٛز تَتھ مَنٛز چھِ گورمینٹَس واریاہ ایٚنٹَرپرایزٕز ووٗلَس مَنٛز چھُ تِمَن واریاہ زیادٕ ایٚنٹَرپرایزٕز گورمینٹَس ییٚتیُک ٹوٗرِزٕم سیٚکٹرس مَنٛز اَگَر وٕچھو ٹوٗرِزٕمَس مَنٛز چھِ یُس یِم ہوٹَل ووٹَل چھِ تِم چھِ گورمینٹ تہِ ہیٚکان دِتھ تہٕ تَتھ مَنٛز چھُ گورمینٹَس جان حِصہٕ دٲری ییٚتہِ تہٕ باقٕے چھِ یِہے ہیٚلتھَس مَنٛز چھُ ہوسپِٹَل ووسپِٹَل یِمَن مَنٛز چھُ تہٕ أمۍ نٕے مَنٛز چھُ گورمینٹ زیادٕ تَر کٲم کَران ٹرانَسپوٹَس وانَسپوٹَس مَنٛز تہِ چھُ یُس زَن ایٚس آر ٹی سی ایٚس آر ٹی سی یِم چھِ پَکناوان گورمینٹ باقٕے پاوَر ڈِپاٹمینٹ آیہ مےٚ چھُنہٕ سَمجی یِوان یہِ اوس پَرُس تانۍ گورمینٹَس دَپان یہِ چھُ پرایویٹ گوٚمُت تمیُک تہِ چھُ نہٕ پوٗرٕ پاے کینٛہہ یا یِم آسہِ پی پی پی یَس مَنٛز تِم ہیٚکہِ ٲسِتھ تہٕ باقٕے ریلوے چھِ جَل شَکتی چھِ ایٚنَرجی چھِ ٹرانَسپوٹَس مَنٛز چھُ یِمَن مَنٛز چھُ گورمینٹ پھُل